بینٛکِنگ سِسٹم چھُ آز واریاہ اِزی گوٚومُت تِکیازِ کہِ آز چھِ أسۍ سٲری یِم تہِ أسۍ بینٛکِنگ چیٖز چھِ أسۍ کران تِم چھِ أسۍ سٲری نیٹس پٮ۪ٹھ کران مطلب ایم پے چھِ چلاون گُوگل پے چھِ چلاون واریاہ یِم چھِ پوٹل آن لاین پوٹل ایٚولیبٕل یِم أسۍ چلاوان چھِ اَتھ خٲطرٕ یَتھ خٲطرٕ بینٛکنگ سِسٹَمَس خٲطرٕ چھِ أسۍ تِم چلاوان تَمہِ سۭتۍ گوٚو بینکِنگ سِسٹم واریاہ اِزی ہیٚوٗمَن اِنٹروینشَنُک مطلب اِنسان سٕنٛز یہِ روٗز اَتھ منٛز مُداخٕلت روٗز کَم تِکیازِ کہٕ وَ یہِ چھِ آن لاین سِسٹم چھِ اِنسان چھُ ہیٚکان آن لاین کٔرِتھ مَگر کیٚںٛہہ کُنہِ ساتہٕ چھِ گژھان پرابلِم کہِ آن لاین چھِنہٕ ہیٚکان أسۍ اَصٕل پٲٹھۍ کٔرتھٕے بینٛکنگ سِسٹم چھِنہٕ أسۍ آن لاین مطلب ہیٚکان تِتھ پٲٹھۍ چلٲوتھٕے مثال کُنہِ ساتہٕ ایم پے گژھان بِہتھ یا بیٚیہِ کینٛہہ برابلِم چھِ گژھان اَمہِ کھۄتہٕ بہتر چھُ بینٛک سٕے پٮ۪ٹھ گژھُن تہٕ تَتی کَرُن سورُے کیٚنٛہہ تہٕ اَمہِ سۭتۍ چھُ تھوڑا کَنفیٚوٗجن گژھان باقٕے نہٕ کیٚنٛہہ اَگر ہیٚوٗمن اِنٹروینشن آسہِ تَمہِ سۭتۍ چھُ کٔلیر گژھان زیادٕ پہمَتھ آن لاین سۭتۍ چھُ تھوڑا سا کَنفیٚوٗجن روزان